فیسبُک اِنسٹاگرام ٹِوِٹَر یہِ چھِ سُہ ذٔریعہِ ییٚمہِ سۭتۍ اَسہِ دۄہَے دۄہَے نٔے نٔے خبرٕ چھِ واتان یہِ چھِ اَکھ واریاہ اَصٕل چیٖز سوشَل میٖڈیاہُک اۭں ییٚتہِ سٲنِس گَرَس منٛز تہِ چھِ کَران واریاہ یوٗز فیسبُکم خاص کَر ٹِوِٹَر اِنَسٹاگرام ییٚمہِ سۭتۍ چھِ اَسہِ نٔے نٔے خبرٕ واتان دۄہَے دۄہَے یہِ اَکھ اَصٕل چیٖز ٹایمُک لَگان پاے نایَن لوٗکَن ہُنٛد لَگا پاے پرٛٮ۪تھ جایہِ ہٕنٛز نِوزٕ واتان کُس کیاہ چھِ کَران کیاہ چھُ گوٚمُت پرٛٮ۪تھ کانٛہہ چیٖز چھِ امہِ سۭتۍ لَگان اَسہِ پَے یہِ چھُ اَتہِ ہٮ۪کان أسۍ پرموٹ تہِ کٔرِتھ کینٛہہ اٮ۪ڈوَٹایِز کینٛہہ پرٛوڈَکٹ ہٮ۪کان ایڈ تمیُک کٔرِتھ اٮ۪ڈوَٹایز تمہِ سۭتۍ چھِ پرٛموٹ گژھان

یِم یہِ یِم پٕلیٹ فارم چھِ اِنسٹاگرام چھِ ٹِویٖٹَر چھِ فیسبُک چھِ یِم چھِ سانہِ زِندگی خٲطر واریاہ اَصٕل یِم ایپلِکیشنہٕ ہٮ۪کو أسۍ ؤنِتھ کیٛاز کہِ امہِ سۭتۍ چھِ أسۍ روزان اَپڈیٹِڈ مطلب پرٛٮ۪تھ کانٛہہ نِوٕز چھِ اَسہِ تام واتان یہِ کَتہِ کیٛاہ چھُ گوٚمُت کیاہ چھُ یہِ لیٹٮٚسٹ نِوٕز کیٛاہ چھُ ہُتہِ کیٛاہ چھُ گوٚمُت ییٚتہِ کیٛاہ چھُ گوٚمُت پرٛٮ۪تھ کانٛہہ چیٖز چھِ اَسہِ اَمہِ سۭتۍ لگان پَے واقے چھِ یہِ اَسہِ خٲطر اَصٕل اَکھ چیٖز ییٚمہِ سۭتۍ اَسہِ اَپڈیٹ چھُ روزان